مےٚ چھِ اَکہِ دۄہ اَکھ ڈرایِنٛگ بَنٲومٕژ اکھ پینٹِنٛگ بَنٲومٕژ یَتھ پؠٹھ زَن مےٚ فخٕر چھُ تس پؠٹھ چھِ مےٚ واریاہ ایپرِشیٹ گومُت پرٛؠتھ کُنہِ جایہِ سۄ ڈرایِنٛگ ٲس مےٚ بنٲمٕژ ییٚمہِ ساتہٕ پنٕنۍ موج چھِ بَچس جنم دِوان تمہِ ساتہٕ چھِ پَنٕنۍ موج ییٚمہِ ساتہٕ پَنٕنۍ موج چھِ بَچَس جَنم دِوان تہٕ تٔمِس چھِ ڈاکٹرز وَنان کہِ ژ چھِ یا مطلب بَچہِ بنان بَچاوُن کِنہٕ پَنُن پان یِتھؠن زَن سۄ ونان چھِ کہِ مےٚ چھُ بَچہِ بچاوُن تَتھ ڈرایِنٛگ منٛز چھِ یہِ سورُے اَتھی یِوان کہِ موج چھِ وَنان مےٚ بَچٲوہُن بَچہٕ بہٕ نہٕ کینٛہہ موج نہٕ کہِ اَتھ پؠٹھ چھُ مےٚ واریاہ زیادٕ فخٕر اَتھ مُتعلِق چھِ مےٚ پَنٕنۍ فرٛؠنٛڈٕز پَنٕنۍ فیملی پَنٕنۍ کَسٹمٲرٕز وَنان

ژٕ چھَکھ واریاہ اَصٕل ڈرایِنٛگ بَناوان تَتھ گٔے مےٚ واریاہ زیادٕ ریٹ تہِ یۄس تَتھ تہٕ میانٮ۪ن ڈرایِنٛگ سُہ اوس واریاہ اَنمول تَتھ آو نہٕ تَتھ اوس نہٕ قۭمتھٕے کُنہِ جایہِ گژھان وۄنۍ قۭمَتھ اوس تَتھ اَلبتہ دِلچو گہرایو سۭتۍ اوس نہٕ تَتھ کانٛہہ قۭمَتھ تَتھ ٲسۍ مےٚ پرؠتھ کانٛہہ ایٚپرِشیٹ کران تَمیُک طاقت اوس نہٕ کٲنٛسہِ ہُنٛد دِژ تَتھ ہیٚکہِ ہا ہیٚتھ تَتھ ٲسۍ سٲری وَنان یہِ چھِ اَنمول میٲنۍ کَسٹمٲرٕز میٲنۍ فرٛؠنٛڈٕز میٲنۍ فیملی سٲری ٲسۍ وَنان کہِ یہِ چھِ اَنمول ڈرایِنگ ییٚلہِ سۄ مےٚ ڈرایِنٛگ بَنٲو تہٕ تَتھ منٛز چھُ تَتھ پؠٹھ چھُ مےٚ واریاہ زیادٕ فخٕر کہِ مےٚ بَنٲو سۄ اکثر چھَس بَناوان ماجہِ پؠٹھٕے ڈرایِنٛگ اور مےٚ چھِ تَتھ پؠٹھ واریاہ ایٚپرِشیٹ یِوان اور مےٚ بَنٲو سۄ سۄ اکھ چھِ میانہِ زندگی منٛز یوٗنیٖک یۄس مےٚ سۄ بَنٲو یَتھ منٛز موجی چھےٚ بَچَس جنم دِوان تہٕ سۄ چھِ بَچَس بَچاونٕچ ڈاکٹرَس سۭتۍ وَنُن کہِ مےٚ بَچاوُن بَچہٕ بہٕ نہٕ کینٛہہ اِسی لیے لٔج مےٚ سۄ ڈرایِنٛگ واریاہ زیادٕ پَسنٛد سۄ چھِ میانہِ زندگی ہٕنٛز اَکھ اَنمول ڈرایِنٛگ یۄس مےٚ بَنٲومٕژ چھےٚ